مےٚ چھِ یاد اوترٕ گٔے اسہِ ریٖسنٛٹلی ہایکِنٛگ صُبحٲے گٔے أسۍ أسۍ ؤتھِن تقریٖبن ژورِ بَجہِ بٲگٮ۪ن تہٕ اَسہِ وُچھ یوٗتاہ خوٗبصوٗرت سَن سٮ۪ٹ یوٗتاہ خوٗبصوٗرت آختاب یُتھُے کھوٚت سُہ اوس یوٗتاہ خوٗبصوٗرت سورُے اوس اورینٛج کَلَر گوٚمُت آسمان سُہ اوس یوٗتاہ خوٗبصوٗت لَگان مطلب سُہ چھُ مےٚ مےٚ باسان واریاہ زیادٕ خوٗبصوٗرت مےٚ نظار اکھ وٕچھمُت تہٕ تیٚمۍ وَجہ سۭتِنۍ مِلیو اَسہِ انٛدٕ یہِ کہِ أسۍ أسۍ پتہٕ دۄہَے دۄہَے گَژھان سُے وٕچھنہِ مگر یُس تیٚمہِ دۄہ اوس خوٗبصوٗرت تیوٗتاہ وُچھنہٕ اَسہِ پتہٕ تمہِ پتہٕ کِہیٖنۍ کیٛازِ کہِ أسۍ گٔے پتہٕ تھوڑا لیٹ لیٹ مگر یُس اَسہِ تمہِ دۄہ سُہ اوس وارِیاہ زیادٕ خوٗبصوٗرت